وعلیکُم سلام اسلام علیکُم شُکُر تُہۍ چھُو ٹھیٖک پٲٹھۍ کٔریُو حُکُم اچھا آ أسۍ چھِ بانڈی پوٗرا پٮ۪ٹھ اَہَن حظ اچھا ٹھیٖک آ اَسہِ نِش بَنہِ تُہۍ ہٮ۪کِو یِتھ مگر امہِ خٲطر لَگیو تۄہہِ کرایہِ تھوڑا زیادَے پہمتھ أسۍ چھِ دۄہَس بہہ ساس رۄپیہِ حظ ہٮ۪وان نہ کَنسیشَن ہٮ۪کہِ نہٕ گٔژھِتھ کِہیٖنۍ نہ کیٛاہ حظ چھُو تُہۍ وَنان وۄنۍ اگر چھُو ییٖتِس منٛز برابٔدی تہٕ ٹھیٖک اگر نہ تہٕ تیٚلہِ کیٛاہ ہٮ۪کَو أسۍ ؤنِتھ ساس ہٮ۪کَو تُہٕنٛد موجوٗب کَم کٔرِتھ أمۍ علاوٕ ہٮ۪کہِ نہ گٔژھِتھ کیٚنہہ ٹھیٖک چھِ تُہۍ کٔرۍزیو مےٚ کٔرۍزیو پتہٕ اِنفارَم یِم کیٛاہ وَننو